اسلام علیکُم وعلیکُم سلام اہَن حَظ ٹھیٖکھ تُہۍ چھِو حَظ ٹھیٖکھ اَدٕ حَظ کینٛہہ نہ حَظ چھُنہٕ بہٕ حَظ تھوٕ